مارشل آٹس چھُ واریاہ ہِسٹورِکَل سِگنِفکینس یوٚدوے یہِ چھُ یِوان پنٕنہِ سیلٔف ڈِفؠنس خٲطرٕ تہِ استعمال کرنہٕ برونہہ برونٛٹھ واریاہ کال برونٛٹھ چھُ گۄڈنؠتھَ زٕ اَتہِ مارشَل آرٹ چھِ چاینَاہس منٛز اِستعمال گوٚمُت تَمہِ پَتہٕ آو یہِ ہِندُستانَس منٛز تہٕ وٕنکیٚس چھُ یہِ پرٛؠتھ مُلکَس منٛز زیادٕ مارشَل آرٹ اَمِچ ٹرینِنٛگ یِوان دِنہٕ تاکہِ پرؠتھ کانٛہہ ہیٚکہِ پَنُن سیلف ڈِفؠنس کٔرِتھ